اسلَام علَیکُم و رحمة اللّٰه و بَرَكاتهُ کشمیٖری زُبان چھِ اکھ واریاہ اصل زُبان یہِ چھِ اَسہِ پَنٕنۍ زُبان یہِ چھِ اَسہِ پَنٕنۍ زُبان یہِ چھِ اَسہِ مادری زُبان اَسہِ پَزِنہٕ پَنُن کَشمیٖری مٔشراوُن کِہیٖنۍ کیازِ کہِ کشمیٖری لینگ کَشمیری زُبان چھِ سٲنۍ پہچان أسۍ یِم کُنہِ تہِ جایہِ گَژھو پَننہِ کٲشرِ زُبانہِ سۭتۍ ہیٚکو أسۍ ہیٚکہِ اَسہِ کانہہ تہِ پہچان کٔرِتھ یہِ چھِ اَکھ واریاہ اصل زُبان اَسہِ پَہ پَزِ زیادٕ کھۄتہٕ زیادٕ پَنٕنۍ زُبان استِعمال کَرٕنۍ باقٕے زُبانن نِش